وعلیکُم اسلام اسلامُ علیکُم تُہۍ چھُو حظ سِمرَن بُٹیٖک شُکُر الحمدُاللہ الحمدُاللہ اٮ۪کچُلی چھُ مےٚ خانٛدر حظ وۄنۍ یہِ لگ بگ رٮ۪تھ گٔژھِتھ مےٚ اوس وۄنۍ اکھ لہنٛگا بناوناوُن مگر اکھ چیٖز چھُ بہٕ اَنہٕ ہا مارکٮ۪ٹٕے کرٕہا بہٕ آرڈر لہنٛگا مگر تِمَن چھَنہٕ فِٹِنٛگ وغیرہ آسان تیٖژاہ اَصٕل کِہیٖنۍ نہٕ حظ اِسلیے بوٗز مےٚ تُہُنٛد واریاہ زیادٕ تُہۍ چھُو واریاہ فیمَس مےٚ دوٚپ تُہۍ بَنٲیِو اَسہِ اَصٕل لہنٛگا بلکُل اہن حظ بلکُل

مَطلَب وۄنۍ یہِ چھُ مَہَرنہِ خٲطرٕ چھُ آسان زیادٕ سِپیشلٕے گوٚژھ نہٕ حظ آسُن یوٗتاہ تہِ تۄہہِ زیادٕ اَصٕل ہیوٗ آسیو بِلکُل بِلکُل پتہٕ چھُنہٕ کیٚنٛہہ ریٹُک مہ کٔرِو تُہۍ زیادٕ یہِ کیٚنٛہہ مَطلَب ٹٮ۪نشَن نہٕ کیٚنٛہہ ریٹہِ ہُنٛد یوٗتاہ زیادٕ اَصٕل بَنہِ تیوٗتاہ چھُ اَصٕل أسۍ کرو پیمٮ۪نٛٹ برابر یہِ تہِ زَنہٕ واتہِ پتہٕ تَمہِ وِزِ

بلکُل اگر اگر کہِ میون مطلب چھُ اگر یہِ لیسٕز وولُے تُہۍ بنٲیہیوٗ کیٛازکہِ زیادٕ ہُہ چھُنہٕ مےٚ زٔری وول پَسَنٛد کِہیٖنۍ نہٕ مےٚ چھِ کران لیسٕز وولٕے زیادٕ خوش مگر گوٚژھ آسُن سُہ تھوڑا ڈِفرنٛٹ پہمَتھ بلکُل بلکُل بلکُل نہ مَلٹی کَلٲرٕس تہٕ اگر آسہِ نہ مَلٹی کَلٲرٕس تہٕ اگر آسہِ سُہ تہِ مےٚ روزِ ٹھیٖک بلکُل آ مگر فِٹِنٛگ وغیرہ گٔژھ آسٕنۍ بلکُل اَصٕل تَتھ گٔژھنہٕ آسٕنۍ فرق ورق کِہیٖنۍ نہٕ بلکُل تَمی موٗجوٗب چھُنہ تۄہی نِش بناوناوُن رۄنہِ دار چھُ مےٚ زیاد پَسَنٛد اگر تُہۍ رۄنہِ دارٕے لٲگِو سُہ روزِ زیادٕ اَصٕل کیٛازکہِ مےٚ چھِ سۄے خوش کران نہ آ بلکُل ٹاپ گوٚژھ آسُن یہِ شارٹٕے سُہ گوٚژھ نہٕ آسُن زیادٕ زیوٗٹھ ویوٗٹھ کِہیٖنۍ نہٕ بلکُل آ بلکُل بلکُل اہن حظ بلکُل نالَس تہٕ بیٚیہِ چھُنہ باڈَر واڈَر آسان بۄنہٕ لہنٛگاہس آ باٹَم باٹَم یُس چھُ لہنٛگُہُک آسان تَتھ تہِ حظ لَگٲیزیو تُہۍ کٔرۍزیو تُہۍ تھوڑا دبکا بیٚیہِ نالَس تہِ کٔرۍزیو تُہۍ دبکا بیٚیہِ یم نٔرۍ ؤرۍ چھُنہ تِم بَنٲیزیو مےٚ تھوڑا شارٹٕے تِم چھِنہٕ بناوٕنۍ زیادٕ فُل سَلیٖوٕز چھِنہٕ بناوُن سُہ کیٚنٛہہ چھِ بناوُن شارٹٕے بلکُل بلکُل بلکُل اگر تۄہہِ کٮ۪ٹلاگ وغیرہ آسہِ اَتٮ۪ن کیٚنٛہہ اٮ۪وٮ۪لیبٕل مےٚ کٔرۍزیو تُہۍ وٹٕس وَٹٕسپ ییٚتھی نمبرس مگر یِہوٚے چھُ مےٚ کانٹٮ۪کٹ نمبر

بلکُل بِلکُل کیٚنٛہہ چھُنہٕ نہ بلکُل أسۍ کرو تۄہہِ نِش اٮ۪ماوُنٛٹ برابر بلکُل میم مگر گوٚژھ یہِ بَنُن واریاہ اَصٕل وۄنۍ چھو تۄہہِ پانَے پَے مَہَرنہِ گوٚژھ آسُن سِپیشلٕے بلکُل بلکُل اد حظ شُکریہ اد حظ سلام علیکُم وعلیکُم سلام وعلیکُم سلام